وعلیکُم اَسلام اہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک

اہن حظ آ بِلکُل

آن لاین بُکِنٛگ ٲس کَرٕنۍ تۄہہِ نا

ٹھیٖک تُہۍ کٔژ نفر چھِو جِناب بِلکُل أزۍ چھا کَرٕنۍ کِنہٕ پَگاہ اچھا پَگاہ خٲطرٕ ٹایمِنٛگ کیٚاہ روزِ ٹھیٖک چھُ کٍتِس کالَس چھُ ضروٗرت یہِ کَتہِ پیٚٹھ کوٚت تام چار چِنٲری چھِ تَمہِ برٛونٛٹھ تہِ چُھ پَکُن اَسہِ تۄہہِ کوٚتام چھُ گژھُن اَدٕ حظ ٹھیٖک چھُ چھِ ایٚویٚلیٚبٔل چھِ بِلکُل تۄہہِ چھُوا ناوِ منٛز گژھُن کِنہٕ ہاؤس بوٹس منٛز چھُ اکھ یِہےَ آٹوٗمیٚٹِک بیٛاکھ چھُ حظ یہِ مینوَل آسان بلکُل ٹھیٖک حظ چھُ سُہ تہِ چھُ ایٚویٚلیٚبٔل حظ گنٛٹس خٲطرٕ گژھِ پٕنٛژٕہ شَتھ رۄپیٚہِ گژھِ گنٛٹس خٲطرٕ اہَن حظ آ تَتھ چھِ اکھ گنٛٹہٕ میلان تہٕ ادٕ آ اَدٕ ترٕٛہ مِنٹ میلان ایٚکسٹرا اَگر تۄہہِ شوٗٹ ووٗٹ آسہِ کَرُن ڈی ایس ایل آر فوٹوٗ پٍنٛژٕہَن شتَن منٛز بِلکُل بلکُل پٕنٛژٕہَن شَتن منٛز گژھیٚن ڈی ایس ایل آر میٚلان تۄہہِ فرٛی تہٕ بیٚیہِ سُہ یہِ فیملی ہیٚکو أسۍ فُل کافی دِتھ انہٕ تہِ دِمو بِلکُل کافی کافی تہِ چھُ تُلِتھ ٹھیٖک چھُ بیٚیہِ باقٕے تہِ اَگر تۄہہِ بیٚیہِ تہِ آسہِ برٛونٛٹھ وُچھُن اَتھ منٛز تیٚلہِ ہاوہو سورُے سُہ أکِس گنٛٹس اَنٛدر ہیٚکِو تُہۍ چار چِنٲری علاقہٕ تہٕ باقٕے پِلیٚسز ؤچھِتھ شوٗٹ ووٗٹ تہِ گژھِ تٔتھۍ منٛز تہٕ سُہ تہِ حظ گژھِ چلو سُہ چھُ نہٕ ٹیٚنٛشن کِہیٖنٛۍ تُہۍ ترٛاوہو بہٕ تیٚلہِ ییٚتھۍ تہٕ تُہۍ پیٚمینٛٹ ہیٚکِو تُہۍ ؤنکیٚسٕے کٔرِتھ آ بِلکُل سُہ روزِ سُہ سُہ بَنہِ سورُے تۄہہِ نےَ چھُنہٕ ٹیٚنٛشن چلو بہٕ کَرہو لِنٛک سیٚنٛڈ تہٕ کٔرِو پیٚمنٛٹ تھٲووِ تُہۍ کٔرِتھ تہٕ کِہیٖنٛۍ پرواے چھُنہٕ ادٕ سا